اَسلام علیکُم اَہَن حظ آ بٕے گوس عبدالرشیٖد سیرِ بَٹھٕ وول مَکان زٕ بَناوان ہے اَہَن حظ آ آرام سان نیران تُہۍ مہٕ ہیٚیِو ٹٮ۪نشَن مگر تۄہہِ گٔژھو ریٹ لَگٕنۍ بَرابَر آ مال حظ نیرِ نہَ حظ نہَ نیرَن اِنشاء اللہ سیرِ گٲڑۍ حظ اَز گژھان پانٛژٕترٕٛہ ساس رۄپیہِ چھِ حظ پَے اَز ہا چھُ پَتہٕ تہِ درٛۅجَر تَمے موٗجوٗب

چلو چانہِ موٗجوٗب کَرو وۅنۍ ترٛیٚترٕٛہ ساس

ٹھیٖک ژٕ بوز حظ میٛٲنۍ کَتھ ییٖژاہ تۄہہِ سُپیس آسٮ۪و گَرِ آنٛگنَس منٛز تَمے حساب نِیِو تُہۍ ییٚتہِ تہِ گاڑِ ییٚتہِ تہِ ایٹ اےٚ ٹایِم تہِ نِتھ پنٛداہ گاڑِ یا ژۄداہ گاڑِ یا وارٕ وارٕ نہَ نہَ نہَ کٕہٕنٛۍ ٹٮ۪نشَن نہٕ نہَ نہَ تُہۍ حظ تُہۍ حظ کٔرِو تُہۍ حظ کٔرۍزیٚو کٲم تُہۍ ترٛٲوزیٚو گۄٚڈٕ نٮ۪صف پیمٮ۪نٛٹ گۄڈَے ییٚمہِ وِزِ پَتہٕ سیرِ مۅکلٲیِو تُہۍ ساریٚے نِتھ بیٛا بیٛاکھ پیمٮ۪نٛٹ دیٖزیٚو تَمے وِزِ ٹھیٖک چھا حظ اَے نہَ نہَ دھوکہٕ چھُس نہٕ بہٕ دِوان آ تیٚلہِ گٔے پٮ۪نلٹی تیٚلہِ حظ گٔے پٮ۪نَلٹی دِنۍ ٹھیٖک چھِ حظ

اے روز حظ تھاو حظ ژٕ سورُے ریڈی مہٕ ہیٚے ژٕ ٹٮ۪نٛشَن

اَہَن حظ ٹھیٖک حظ بہٕ کَرَے واٹٕسَ ایپَس سیٚنٛڈ

وُچھ حظ ژٕ بوز حظ کتھ بیٚیہِ دٔسِل کَرن پانَے تعٲریٖف اَدٕ حظ اَدٕ حظ بیٚہہ رۅبس حوال